کٔشیٖرِ منٛز ییٚلہِ اَکھ بَچہِ زیٚوان چھُ یہِ چھِ آسان واریاہ خُوشی ہِنٛز کَتھ چاہے سۄ لٔڑکی آسیٚہ یا لٔڑکہٕ آسیٚہ تہٕ بہرحال ییٚلہِ اَکھ بَچہِ زیٚوان چھُ تیٚمِس چھِ یِوان زیٚنہٕ پَتَے سۭتھی کَنَن منٛز اَذان دِنہٕ یَتھ أسۍ کٲشِر پٲٹھۍ چھِ وَنان تیٚمِس چھِ أسۍ بانٛگ پَران تَمی ساتہٕ یُتھُے سُہ زیٚوان چھُ تھَنہٕ چھُ پیٚوان أسۍ چھِ تٔمِس بانٛگ پَران گۄڈٕ تَمہِ پَتہٕ چھِ أسۍ جِناب کٲم کَران سُہ بَچہِ چھِ أسۍ گَرٕ اَنان گَرِ چھُ صحیح گرٛٮ۪ز آسان خُوشی ہُنٛد ماحول چھُ آسان رِشتہٕ دار ہمساے دوس چھِ آسان انتظارَس تِم چھِ آسان پرٛاران تہٕ چھِ أسۍ گَرِ دعوت تھاوان اَتھ خُوشی ہِنٛدِس موقَعس پٮ۪ٹھ تہٕ تَمہِ پَتہٕ چھِ بیٛاکھ اَکھ رَسمَہ یُس أسۍ کَران چھِ پَتہٕ سُہ چھِ أسۍ أمِس بَچَس یِم گۄڈنٮ۪تھ یہِ مَس چھُ آسان آمُت تَتھ چھِ أسۍ زَرٕ وَنان تہٕ چھِ أسۍ تِم أمِس زَرٕ کاسان تِم زَرٕ کاسان چھِ أمِس أسۍ کُنہِ زِیارتَس پٮ۪ٹھ چھِن نِوان یا کُنہِ خاص جگہَس پٮ۪ٹھ چھِن نِوان تہٕ تَتہِ چھِ أسۍ أمِس زَرٕ اَنان کٲسِتھ تہٕ سُہ تہِ چھُ آسان تَمہِ ساتہٕ صحیح خُوشی ہُنٛد ماحول تہٕ تَمہِ ساتہٕ تہِ چھُ آسان صحیح گرٛٮ۪ز تہٕ تَمہِ پَتہٕ چھِ أسۍ کٲم کَران تَمہِ پَتہٕ چھِ أمِس بَچَس بیٚیہِ مَس یِوان یَتھ أسۍ اَرٕ چھِ وَنان تہٕ چھِ أسۍ تَمہِ دۄہ تہِ أمِس یِم اَرٕ کاسان یِتھَے پٲٹھۍ أتھۍ طٔریٖقَس منٛز تہٕ أتھۍ طریٖقَس منٛز چھِ دعوت تہِ آسان لَکٕٹ مَکٕٹ دعوت گَرَس منٛز یا ییٚتٮ۪ن یہِ مُنقرِد آسِہ آمُت کَرنہٕ تَتٮ۪ن چھِ أسۍ دعوت دِوان تہٕ بہرحال چھِ یِم زٕ چیٖز أسہِ اَنجام دِوان تہٕ اَمہِ پَتہٕ چھُ کینٛہہ ٹایم گژھان تہٕ یہِ چھُ پانسٕے تام گۄڈنِکِس ؤریَس منٛزٕے زِ بَچہِ تھَنہٕ یُتھُے پیٚیہِ تَمہِ پَتہٕ چھُ اَسہِ کینٛہہ ٹایمہٕ باد یا ییٚمہِ ساتہٕ اَسِہ پَتہٕ خۄش کَرِ أسۍ چھِ اَکھ بَچہِ یُس زَن لٔڑکہٕ آسِہ سُہ چھِ أسۍ بَہناوان سُہ لٔڑکہٕ چھِ أسۍ بَہناوان یَتھ أسۍ خَتنٛحال چھِ وَنان تیٚمِس چھِ أسۍ خَتنٛحال کَران سونتو طٔریٖقو یُس اَکھ أکِس مُسلمان خٲطرٕ چھُ سوٚنَت تہٕ سُہ تہِ چھِ اَکھ آسان خُوشی ہُنٛد بٲیِس تَمہِ دۄہ تَمہِ دۄہ تہِ چھِ آسان رِشتہٕ دار ہمسایَن ہُنٛد دوستَن ہُںٛد گرٛٮ۪ز صحیح تہٕ یِم چھِ کینٛہہ رَسم رِواج سانہِ کٔشیٖرِ منٛز یِم أسۍ اَنجام چھِ دِوان أکِس بَچہِ زیٚنَس پٮ۪ٹھ یا تٔمۍ سٕنٛد پَتہٕ یِم رَسم چھِ أسۍ اَنجام دِوان